اگر أسۍ کَتھ کَرو ہِندوستانَس منٛز میٚڈِکَلَس سۭتۍ وابسطہٕ چھِ اَسہِ گۄڈنٮ۪تھٕے ذہنَس منٛز یِوان ہَسپَتال کیٛازِکہِ ہَسپَتال چھِ تِم گۄڈنِکۍ یوٗنِٹ آسان یِمَن اَنٛدَر علاج مولجِہٕکۍ تَمام سہوٗلیت دٔستِیاب چھِ آسان تَمہِ پَتہٕ چھِ لۄکٕٹۍ لۄکٕٹۍ کینٛہہ سَب سٮ۪نٹٲرٕس گامہٕ لٮ۪ولہِ پٮ۪ٹھ یِمَن اَنٛدَر گامہٕ لٮ۪ولہِ تحت علاج مولجا چھِ کَرنہٕ یِوان اگر أسۍ ہِندُستانَس اَنٛدَر ہٮ۪لٕتھ کِیَرٕچ کَتھ کَرو تہٕ تَتھ منٛز پَزِ اَسہِ یاد تھاوُن زِ ہِندوستانَس اَنٛدَر تہِ چھِ واریاہ بہتری آمٕژ میٚڈِکل سہوٗلیتَن مُطٲبِق اگر آز برٛونٛہہ زٕ ترٛےٚ ؤری برٛونٛہہ اَکھ صوٗرتِ حال ٲس لیکِن کیٚنہہ ہو ؤرِیو پٮ۪ٹھ چھِ واریاہ تبدیٖلی رونُما سَپدان چاہے سُہ پوٗرٕ ہِندوستانَس منٛز آسہِ یا پوٗرٕ سٲنِس کَشمیٖرَس اَندَر اگر چہِ زَن ہِندوستان ہیٚکہِ نہٕ بٲقِیَن بیروٗن مُلکَن سۭتۍ تیوٗت مُقابلہٕ کٔرِتھ سہوٗلیتَس اَنٛدَر لیکِن تویتہِ پنٛنہِ لٮ۪ولہِ پٮ۪ٹھ چھِ تویتہِ واریاہ زیادٕ آز سہوٗلیت دٔستِیاب آسان تہٕ گورمٮ۪نٛٹَن چھِ واریاہ لُکَن خٲطٕر رٕژ رٕژ سِکیٖم تھَیمَژٕ یَتھ منٛز میٚڈِکَل فیسَلٹی اَندَر گۄڈنٮ۪تھٕے گولڈَن کارڈ آو تَتھ منٛز آیہِ مٔریٖزَن خٲطرٕ ژورَن لَچھَن تام مٔریٖدَن فِرٛی میٚڈِکَل علاج کَرنہٕ چھِ یِوان تہٕ ییٚمہِ سۭتۍ واریاہ اَکھ چینٛج رونما سَپدے اگر أسۍ کَتھ کَرو پنٛنہِ آس پاس کٮ۪ن علاقَن ہٕنٛز یَتھ منٛز کینٛہہ کِلنِکٕز چَلان چھِ سَب سٮ۪نٹٲرٕس گامہٕ لٮ۪ولہِ پٮ۪ٹھ تِمَن اَندَر تہِ چھِ وٕنۍکٮ۪ن سِٹاف دٔستِیاب چھِ لوٗکَن چھِ بٔڑِس حدَس تام آز سہوٗلیت واتان تہٕ بُلاک لٮ۪ولہِ پٮ۪ٹھ چھِ سَب ڈِسٹِک ہَسپَتال تہِ ڈِسٹرک لیولہِ پٮ۪ٹھ تہِ چھِ اگر بہٕ کَتھ کَرٕ پَنٛنہِ بُلاکٕچ کرٛالہٕ پورہ کُپوارہ تہٕ پٔتۍمیو دۄیو ؤرِیو برٛونٛہہ وٕنِچ تام اوس تَتہِ پرٛون ہَسپَتال چَلان یَتھ اَندَر نہٕ تیٖژ سہوٗلیت دٔستِیاب ٲس یَتھ منٛز ییٚمِچ خستہٕ حٲلی بِلڈِنٛگ ہٕنٛز تہِ واریاہ مُتٲثِر سَپدیمٕژ لیکِن وٕنۍ چھِ نوٚو ہَسپَتال وجوٗدَس آمُت تہٕ ییٚمہِ سۭتۍ لُکَن واریاہ سہوٗلیت گٔے تہٕ یَتھ منٛز نَیہِ نَیہِ ٹٮ۪کنالجی دٔستِیاب چھِ یَتھ منٛز واریاہ سہوٗلیت چھِ یَتھ منٛز نٔے نٔے وارڈ آیہِ تٲمیٖر کَرنہٕ یَتھ منٛز مٔریٖزَن واریاہ رُت حَدَس تام علاج کَرنہٕ چھِ یِوان تہٕ ییٚمہِ سۭتۍ لُکَن واریاہ آرام میوٗل تہٕ دۄیو ترٛیٚیو ؤرِیو برٛونٛہہ ٲسۍ کَم آز کَم لوٗکھ واریاہ تکلیٖف کَران بَرداش کیٛازِکہِ تَمہِ آیہِ ٲسۍ نہٕ گامَن اَنٛدَر تِم سَب سٮ۪نٹٲرٕس دٔستِیاب کینٛہہ یِمَن گۄڈنٮ۪تھ لٮ۪ولہِ پٮ۪ٹھ مٔریٖزَن علاج ہیٚکہِ سَپدِتھ یَتھ أسۍ فٔسٹ ایڈ چھِ وَنان یا بُلاک لٮ۪ولہِ پٮ۪ٹھ ٲس نہٕ تیُتھ اِنتِظام آسان کینٛہہ مٔریٖزَن خٲطرٕ لیکِن وٕنۍکٮ۪ن چھِ تویتہِ واریاہ میٛانہِ اَنداز شیٖتھ فیٖسَد اِمپرٛوٗمٮ۪نٛٹ گٔمٕژ یَتھ منٛز وُہ پٔرسنٹ وۄنۍ کینٛہہ کینٛہہ معموٗلی آسہِ چیٖز لیکن تویتہِ تہٕ میون رَوٲیی چھِ یِہوٚے زِ بہٕ چھُس وَنان زِ تویتہِ چھِ واریاہ حدَس تام ہِندوستانَس اَندَر مِڈِیٖکَل کیرَس اَنٛدَر واریاہ تبدیٖلی رونوما سَپُدمٕژ